آز کرو أسۍ میٲنِس جیٖنٔز پینٛٹس مُتعلِق کَتھ یُس مےٚ آز برونٛٹھ ترے ؤری دہلی منٛز چھُ اوٚنمُت پینٹ چھُ لوایس برینڈُک تَمیُک کَلر چھُ نیوٗل تہٕ تَمِچ شیڈ چھِ سَبٔز سُہ چھِسَن بہٕ ترے ؤری ہیٚتھ دۄہ راتھ لَگان چاہے مےٚ سکوٗل آسہِ گژھُن ماتامال آسہِ گژھُن خانٛدرَس آسہِ کُن گژھُن یِمن جاین تہِ چھُسن بہٕ سُہ لاگان بیٚیہِ چھُسَن زیادٕ تر سُہ بہٕ گرِ تہِ لاگان تَتہِ چھُ میٲنۍ یار دوس تِم چھِ تَتھ عاشق تٔمِس یۄس فِٹنٛگ چھِ سۄ چھےٚ برابر تَتھ چھُنہٕ پیٚوان بیٚلٹ تہِ لاگُن کیٚنٛہہ بیٚیہِ خاص اکھ بات کَتھ چھِ تَتھ منٛز سُہ چھُ واریاہ رُت بیٚیہِ چھُ سُہ مےٚ واریاہ پسنٛد تہِ تَتھ منٛز چھُ بیہنہٕ تہِ آرِ آرام سان یِوان گنٛدنہٕ وِنٛدنہٕ تہِ آرام سان یِوان اَمی چھُ مےٚ سُہ واریاہ یوٗ پسنٛد تَتھ پیٚنٹَس چھُ بیاکھ تہِ خٲصیت یوٗتاہ سُہ چھلہوٚن تیوٗت چھُ سُہ نوٚو نوٚو گژھان چھلُن سُہ چھُ نہٕ کانٛہہ رنٛگ چیٚنٛج گژھان نہ چھُ تَتھ کوٚٹھۍ نیٚران یِم چینج چھِ نہٕ تَتھ وُنیُک تام گٔمتی أمی چھِ سُہ مےٚ پیٚنٛٹ واریاہ دِلس واریاہ قریٖب سُہ پیٚنٛٹ چھُ ہَر کُنہِ پٮ۪ٹھ شوٗبان چاہے بہٕ تَتھ شٲٹ لاگہٕ ٹی شٲٹ لاگہٕ پولو ٹی شٲٹ لگہٕ کانٛہہ تہِ کَلرٕچ کیٚنٛہہ تہِ لاگہٕ سُہ چھُ تَتھ پٮ۪ٹھ سوٗٹ گژھان